ییٚتہِ ہَسا چھِ باربِکیوٗز چھِ یِمَن أسۍ وَنان چھِ کٲشِر پٲٹھۍ تُجہِ چھِ اولُو مۄنجہِ چھِ تٔلِتھ گاڈٕ چھِ آسان تہٕ رِستہٕ چھِ کَباب چھِ گۄشتاب چھِ کٲشُر وازوان چھِ یِم ہَسا ٹیوٗرِسٹ ہیٚکَن یِتھ تہٕ ہیٚکَن تِم تَمیُک مَزٕ تُلِتھ یِم ہَسا چھِ کَشمیٖرٕکۍ لوکَل یِمَن أسۍ سِٹرٛیٖٹ فُڈٕس تہِ چھِ وَنان یا ڈِشِز چھِ یِمہٕ ٹیوٗرِسٹ ییٚتہِ ٹراے چھِ کَران ییٚلہِ ییٚلہِ تِمَن وِزِٹ چھِ آسان کَشمیٖر باقٕے نَدٕرۍ چھِ تِمَن ہنٛدۍ ریسپیٖز چھِ بَنان باقٕے وِجٹیریَن تہِ چھِ ییٚتہِ مِلان نان ویج تہِ چھِ ییٚتہِ مِلان ییٚتہِ چھِ کَشمیٖرَس منٛز فی کانٛہہ چیٖز ایٚولیبٕل لایک ۂرِسہٕ چھِ یُس کَشمیٖرَس منٛز فیمَس چھِ باقٕے کَشمیٖری وازوان تہِ چھِ بِریانی چھِ یِم ہَسا ییٚتہِ مطلب فی کُنہِ ٹیوٗرِسٹ پٕلیسَس پٮ۪ٹھ ٹیوٗرِسٹ ڈیسٹٕنیشَنَس پٮ۪ٹھ ایٚولیبٕل چھِ آسان تہٕ باقٕے دال روٹی چھِ آسان چھےٚ تِکیٛازِ یور چھُ نٮ۪برِم لُکھ وِزِٹ کَران تِمَن گوٚژھ پنٛنہِ کَلچَر ایکاڈِنٛگ تہِ آسُن بیٚیہِ ییٚتیُک تہِ آسُن ییٚتہِ ہَسا چھِ فی کانٛہہ ویرایٹی مِلان ییٚتہِ چھِنہٕ ٹیوٗرِسٹن چھِنہٕ پیٚوان سَفَر ییٚتہِ کَرُن کِہیٖنۍ تِم ہَسا چھِ فی کُنہِ ویرایٹی ہُنٛد فی کانٛہہ ڈِش ییٚمہِ حساب تِم یَژھان چھِ تِمَن ہَسا چھِ تی مِلان ییٚتہِ